اِنڈیا یہِ ہَسا اوس گۄڈٕنٮ۪تھ انٛگریزَن تحت یَتھ ہَسا ٲسۍ انٛگریز روٗل کَران پَتہٕ ہَسا آے ایٖسٹ اِنڈیا کَمپٔنی یور یِمو سا اَکھ یَتھ رُولیوٗشنٔری چینٛج اوٚن تَمہِ پَتہٕ ہَسا اوس گاندھی جی یُس ہَسا اِنڈیِہُک اَکھ گرٛیٹ لیٖڈَر اوس ییٚمۍ ہَسا ڈانٛڈھی مارٕچ سالٹ مارٕچ کَرنوو ییٚمۍ ہَسا اِنڈہِکۍ لُکھ یوٗنایٹ کَرنٲے تہٕ تِمو ہَسا لٔڑ آزٲدی ہٕنٛز جنٛگ یَتھ منٛز ہَسا مین بھگت سِنگھ اوس راج گُروٗ اوس تِمو ہَسا لوٚڑ ہِندُستانچہِ آزٲدی خٲطرٕ تہٕ یِمو ہَسا ہِندُستان آزاد کَرنوو

آزاد کَرنوو تہٕ بیٚیہِ ہَسا جٔلیا والا باغ ہَسا گوٚو اَمرِتسَرَس منٛز یَتھ منٛز ہَسا جَنرَل ڈایَر اوس تَتہِ ہَسا ٲس بیساکی مَناونہٕ خٲطرٕ لوٗکھ آمٕتۍ یِم ہَسا پارکہِ منٛز جمع گٔے تَتہِ ہَسا گوٚو گیٹ بنٛد تہٕ اندھا دھند فایرِنٛگ ہَسا گٔے یَتھ منٛز ہَسا واریاہ لوٗکھ مارنہٕ آے پرٛاوُڈ موٗمٮ۪نٛٹ ہَسا چھِ یہِ أسۍ ہَسا چھِ آز آزاد آز ہَسا چھِ پَنٛداہ اَگست أسۍ ہَسا چھِ آز اِنڈِپٮ۪نٛڈٮ۪نٕس ڈے مَناوان ساری رِپَبلِک ڈے مَناوان تہٕ اَمہِ کھۄتہٕ پرٛاوُڈ موٗمٮ۪نٛٹ کیٛاہ گوٚژھ اَسہِ خٲطرٕ آسُن أسۍ ہَسا چھِ آز آزاد اَسہِ ہَسا چھِ پَنٕنۍ کَنٹرٛی اَسہِ ہَسا چھِ پَنٕںۍ حُکوٗمَت